السلام علیکُم تُہۍ چھِو حظ لٲرۍ اڈٕ آٹو سٹینٛڈ وٲلۍ تُہۍ چھِو حظ ژیٖرۍ سٔروِس دِوان مےٚ چھِ جہازٕ رٲژ ہٕنٛز اکھ بجے تُہۍ ہٮ۪کوٕ مےٚ کیلم کالجہِ پٮ۪ٹھن کاہہ بجے جہارٕ اَڈس تام مےٚ شہر نِتھ بیٚیہِ ؤنۍ تو مےٚ کِرایہِ کوتاہ چھِ گژھان ییٚتہِ پٮ۪ٹھن پنٛداہ شیٚتھ حظ پنٛداہ شیٚتھ چھِ واریاہ زیادٕ گژھان أسۍ حظ چھِ ییٚتہِ پٮ۪ٹھن ساسٕے رۄپیہِ کِرایہِ دِاون وۄنۍ چھُ رٲژ ہُنٛد مسلہٕ وۄنۍ دِمہِ ہو تۄہہ بہہ شیٚتھ رۄپیہِ تُلیوٗ حظ ٹھیٖک چھُ آ برابر یٖزیو تُہۍ کاہہ بجے ڈگری کالج کیلمس نِش تہٕ أسۍ چھِو بیٚیہِ زٕ نفر یُتھ نہٕ ژیر کٔرِو تہٕ مےٚ گژھِ تیلہِ جہازٕ مِس ادٕ حظ چلو ٹھیٖک حظ چھُ